لیکھُن چھِ اَکھ بہتریٖن طریٖق ییٚمہِ سۭتۍ أسۍ پَنٕنۍ خیالات جزبات ہٮ۪کو ظٲہِر کٔرِتھ لیکھنہٕ کِس بارَس منٛز وَنہٕ بہٕ کہِ میٚتہِ چھُ اَکھ لیکھنُک عادَت ییٚمہِ سۭتۍ بہٕ چھُس یہ بہٕ چھُس پَنٕنۍ خیالات ظٲہِر کَران مےٚ چھُ اَکھ ترتیٖب تھومُت کہ بہٕ چھُس ییٚمہِ ساتہٕ تہِ مےٚ کیٚنہہ خیال یی یا کانٛہہ آسہِ أندٕرۍ کَتھ سُہ چھُس بہٕ لیٚکھان تَتھ خٲطرٕ چھُس بہٕ واریاہَن شاعرَن ہُنٛد تہِ بوزان یا تِہٕنٛز یُس حالات زندگی سُہ تہِ چھُس پَران یا یُس تِمو پانَس پٮ۪ٹھ چھُ لیوٗکھمُت آٹو بَیَوگرٛافی سُہ چھُس پَران تہٕ پَتہٕ چھُس پانہٕ تہِ کوٗشِش کَران کہِ بہٕ تہِ ہٮ۪کہٕ لیٖکِتھ اَصٕل کھۄتہٕ اَصٕل شعر یا بیٚیہِ کانٛہہ لیکھٕ بیٚیہِ کانٛہہ تحریٖر لیکھٕ بہٕ تہِ اَصٕل پٲٹھۍ تہٕ بیٚیہِ چھُس بہٕ تِہُنٛد یُس تِمو علم علم حاصِل کوٚرمُت چھُ ییٚمہِ حِسابہٕ تِم شاعری ہِنٛدِس اعلیٰ مقامَس تام وٲتۍمٕتۍ چھِ یا لیٚکھ نہٕ کِس اعلیٰ مقامَس تام وٲتۍمٕتۍ چھِ بہٕ تہِ چھُس پَتہٕ سُہ کوٗشِش کران کہِ بہٕ تہِ کَرٕ سُے طریٖقہٕ فالو تِمَن تِتھ پٲٹھۍ تِم چھِ وٲتۍمٕتۍ شاعری ہِنٛدِس اعلیٰ مقامَس تام بہٕ تہِ کَرٕ کیٚنہہ حٲصِل یِتھ پٲٹھۍ چھُس بہٕ پَنُن اَکھ ڈِسپٕلِن ترتیٖبَس منٛز تھاوان یا میٚنٹین کٔرِتھ تھاوان لیکھنہٕ کِس بارَس منٛز